مےٚ ہسا چھُ فون سیمسنگُک یتھ اَتھ چھُ ناو سیمسنگ گیٚلیٚکسی اے زیٖرو ٹوٗ یہِ ہسا چھُ اَصٕل فون یہِ ہسا چھُ مےٚ یہِ سِری نَگر شوروٗم پٮ۪ٹھ حظ اوٚنمُت یہِ حظ چھُ واریاہ اَصٕل فون اَتھ چُھ بیٹری تہِ اَصٕل ٹایِم نیران بیٚیہِ چھ چارٕج تہِ اَصٕل نیران فُل چارٕج چھ گژھان اَتھ پٮ۪ٹھ حظ چھِ مےٚ واریاہ واریاہ کیٚنٛہہ کامہِ لگان مےٚ چھِ واریاہ مدد کَران یہِ چارٕج چھ کَران یہِ اَصٕل ٹایم نیٚران چارٕج بیٚٹری تہِ چھِ اَصٕل یتھ فونٕچ کنڈِشن تہِ چھِ اَصٕل حظ فون حظ چھ واریاہ اَصل یہ ہسا چھ مارکیٚٹس منٛز چلان تہِ اَصٕل بیٚیہِ حظ چھُ یہِ واریاہ اَصٕل فون زیادٕ درٛوٚگ تہِ چھ نہٕ یہِ کیٚنٛہہ درمِیان ریٹَس چھُ یہِ سَتھ ٹو ٲٹھ ساس چھےٚ اَتھ ریٹ اَمِچ یہِ ہسا چھ اَصٕل فون یہِ چھ مےٚ واریاہ واریاہ مدد چھ دیُتمُت امۍ فونَن مےٚ یہِ بیٚیہِ حظ چُھ مےٚ یہِ پٮ۪ٹھ حظ چھُس بہٕ پَڑٲے تہِ کَران اَصٕل پٲٹھۍ پَڑٲے تہِ یِوان اَصٕل پٲٹھۍ کَرنہٕ بیٚیہِ حظ چھُ یَتھ بیٹری تہِ نیران اَصٕل ٹایِم حظ بیٚیہِ حظ چھُ یہِ کَنٛڈِشن منٛز تہِ چھِ یہِ فون اَصٕل حظ چارجر تہِ چھ اَتھ سۭتۍ آسان اِیر فون تہِ چھِ سۭتۍ آسان اَتھ واراہ اَصٕل فون چھُ یہِ